میٲنٛۍ ساروٕیو کھۄتہٕ پَسَندیٖدہ چیٖز میٲنِس ٹا ہوم ٹاونَس مُتعلِق ہَسا چھِ یہِ زِ حالانٛکہِ ہَسا چھُ اکھ سُہ واریاہ جانی پہچانی جَگہ مگر تَتہِ ہَسا چھُ نہٕ تیوٗتاہ بَلاے گاڑیٚن ہُنٛد جام آسان تہٕ نہَ ہَسا چھُ تَتہِ زیادٕ لَژھ تہٕ بیٚیہِ باقٕے خَرٲبی آسان میون ہوم ٹاوُن ہَسا چھُ ہَنٛدوارا یہِ ہَسا چھُ ڈِسٹرک کوپوٲرِس مَنٛز یِوان تہٕ اَتکۍ دُکاندار اَتکۍ لُکھ ہَسا چھِ ٹاوُن کٕلیٖن تھاونُک تھاونَس مَنٛز واریاہ رول نِباوان تہٕ ییٚمہِ موٗجوٗب ہَسا چھ مےٚ یہِ واریاہ پَسَنٛد اَتِچ مُنسِپُل کارپوریشَن تہِ ہَسا چھَنہٕ لَژھ تہٕ بیٚیہِ باقٕے چیٖز دِوان تراونہٕ کینٛہہ لُکَن تہٕ بیٚیہِ ہَسا چھُ یہِ وٲقٕے اکھ واریاہ صاف جاے تہٕ اَتہِ ہَسا چھُ زٕ اَڈٕ ییٚمہِ کہِ وَجہ سۭتۍ ٹریفِک تہِ کَم چھُ روزان تہٕ بیٚیہِ ہَسا چھُنہٕ اَتہِ تیٖتیاہ زیادٕ دُکانَن ہُنٛد جَمگَٹ تہِ کِہیٖنۍ زِ ییٚمہِ سۭتۍ لُکَن گَژھِ پرابلم نہَ ہَسا چھِ اَتہِ شورٕچ تیٖژاہ پرابلم یہِ ہَساے چھُ مےٚ وٲحِد ٹاوُن وُچھمُت ییٚتہِ نہٕ ییٚتہِ یِم چیٖز چھِ آسان جَنرلی ہَسا چھِ ٹاونَن مَنٛز شور گَنٛد یِم باقٕے چیٖز واریاہ زیادٕ عام آسان